یُدوَے زَن وٕنکٮ۪نَس واریاہ لاتعداد ایپٕس چھِ اٮ۪ولیبٕل مگر یِمو منٛز خاص پٲٹھۍ استعمال یِوان کَرنہٕ چھِ تِمَن منٛز چھِ وٹسیپ فیسبُک اِنَسٹاگرٛام تہٕ یوٗٹیوٗب یِم زَن زیادٕ پَہَن کٔشیٖرِ منٛز یا کُنہِ تہِ جایہِ استعمال گژھان چھِ فیسبُک ذٔریعہِ یا وٹسیپ ذٔریعہِ یا کُنہِ تہِ اٮ۪پلِکیشنہٕ ہِنٛدِ ذٔریعہِ چھِ أسۍ سٕماٹ فونو سۭتۍ روزان ٹَچ سٕماٹ فون سٕے سۭتۍ سۭتۍ دُنیاہَس سۭتۍ رٲبطہٕ تھاوناوان یِم زَن سٕماٹ فونٕکۍ فٲیدٕ چھِ یِمو سۭتۍ چھِ أسۍ وٕنکٮ۪نَس ہٮ۪کان سٲرسٕے دُنیاہَس منٛز گَرِ بِہتٕے چکر کٔرِتھ یعنے سارے دُنیِہُک حال چھِ أسۍ ہٮ۪کان زٲنِتھ سارے دُنیِہِچ دُنیاہَس منٛز کیٛاہ چھُ سپدان تہِ چھِ ہٮ۪کان أسۍ زٲنِتھ وٹسیپَس تھرٛوٗ چھِ أسۍ اَکھ أکِس سۭتۍ ہٮ۪کان کَتھ تہِ کٔرِتھ اگر خبر کوٗتاہ دوٗر تہِ آسہِ تہٕ أسۍ چھِ ہٮ۪کان سُہ پانَس بروںٛہہ کَنہِ وٕچھِتھ پانَس بروںٛہہ کَنہِ تٔمِس سۭتۍ کَتھ کٔرِتھ اِتھَے کٔنۍ أسۍ ییٚلہِ أسۍ وٕچھان چھِ یوٗٹیوٗب یوٗٹیوٗبَس پٮ۪ٹھ چھِ تِم چیٖز تہِ آسان یِم چیٖز سانہِ خٲطرٕ فٲیدٕ منٛد چھِ آسان أسۍ چھِ تَمیُک ویٖڈیو تہِ ہٮ۪کان آرام سان وٕچھِتھ یُس زَن اَسہِ فٲیدٕ مَنٛد چیٖز آسہِ سُہ ہٮ۪کو أسۍ یوٗٹیوٗبَس پٮ۪ٹھ تہِ وٕچھِتھ اَمہِ علاوٕ یُس زَن گوٗگٕل ایپ چھِ فونَن سٕماٹ فونَن اورَے آسان سۄ چھےٚ واریاہ اہم ایپ یُس زَن اکثر استعمال یِوان کَرنہٕ چھِ سٕماٹ فونَن ہِنٛدۍ یِم چھِ واریاہ فٲیدٕ یِمَن منٛز ٹِکٹ ٹِکَٹ بُکِنٛگ کَرٕنۍ یا شاپِنٛگ کَرٕنۍ بَیِنٛگ کَرٕنۍ یا سٮ۪لِنٛگ کَرٕنۍ أسۍ ہٮ۪کان سٕماٹ فونسٕے پٮ۪ٹھ کٔرِتھ اَتھ چھِ لاتعداد فٲیدٕ تہٕ سُہ طٲلبہٕ علمہٕ سٕنٛدِ خٲطرٕ تہِ چھِ اَتھ واریاہ فٲیدٕ مگر یِم زَنہٕ اَمِکۍ ڈِس اٮ۪ڈوٮ۪نٛٹیج چھِ یعنے یِم زَن اَمِکۍ مُضِر اثرات چھِ تٕم تہِ چھِ حَدٕ کھۄتہٕ زیادٕ تِکیٛازِ سٕماٹ فونکہِ ذٔریہِ چھِ ہٮ۪کان أسۍ تٕم بُرٕ کامہِ تہِ ہیٚچھِتھ اگر أسۍ تُکنُے لَگو تمَن غلط وٮ۪بسایٹَن کُن یا غلط اٮ۪پلِکیشَنَن کُن لَگو سون ٹایِم تہِ چھِ گۄڈنٮ۪تھٕے ویسٹہٕ گژھان سون أچھَن پٮ۪ٹھ تہِ چھُ بُرٕ اثر پٮ۪وان دٮ۪مٲغی صلٲحیت تہِ چھِ ختم گژھان دٮ۪ماغ چھُ کمزور گژھان یِم چھِ اَمِکۍ واریاہ ڈِس اٮ۪ڈوٮ۪نٛٹیج خاص کَر چھُ یہِ ڈِس اٮ۪ڈوٮ۪نٛٹیج اَمیُک یہِ سٕماٹ فون دیُت وٕنکٮ۪نَس مٲلۍ ماجہِ لۄکٹٮ۪ن بَچَن اَتھِ یِم زَنہٕ بَچہِ وٕنکٮ۪نَس وۄتھٕوٕنۍ تہٕ بیٚہوٕنۍ فون چھِ وٕچھان آسان ییٚتٮ۪تھ بیٚہَن تَتٮ۪تھ کَڑان فون نیٚبَر اَمیُک درٛاو ییٚتہِ بیٛاکھ اَکھ نۄقصان اَکھ سٕماٹ فونَن ہُنٛد کہِ أسۍ ٲسۍ اَکھ أکِس نِش گٔژھِتھ گژھان رِشتہٕ دارَس نِش گژھان سُہ اوس یِوان پَتہٕ اَسہِ اَکھ أکِس سۭتۍ خیال باوَتھ کَران یِمو سۭتۍ گوٚو رِشتَن منٛز یُس مِٹھاس ٲس میچھَر اوس سُہ گوٚو اَمہِ سۭتۍ ختم اسلیے چھِ سٕماٹ فونَن واریاہ نۄقصانات تہِ مگر فٲیدٕ تہِ چھِکھ واریاہ